ہِندوستانَس منٛز چھِ واریاہ سَپوٹٕس مشہوٗر تہٕ ییٚتہِ چھِ زیادٕ تَر لوٗکھ سپوٹسٕے گِنٛدان تہٕ چھِ دِوان سَپوٹسہٕ اہمیت تہٕ سَپوٹٕس چھِ ییٚتہِ گۄڈٕ کِس نمبرَس پٮ۪ٹھ یِوان تہٕ بَچَن پٮ۪ٹھ تہٕ بَڑٮ۪ن تام چھِ سٲری سَپوٹٕس گِنٛدان تہٕ سَپوٹسَس منٛز مُلوث آسان تہٕ کینٛہہ سپوٹٕس یِم ییٚتہِ مشہوٗر چھِ تِم چھِ واریاہ تہٕ ہر کٲنٛسہِ ہُنٛد ناو چھُنہٕ روزان یاد کینٛہہ مگر کینٛہہ تِم سَپوٹٕس یِم زیادٕ مشہوٗر چھِ تہٕ یِمَن ہہٕ یِم سٲری چھِ ییٚتہِ گِنٛدان تہٕ یِمَن ہُنٛد ناو سارنٕے چھِ پَے چھِ کِرکَٹ فُٹ بال

بَس یِمَے زٕ چھِ ییٚتہِ ساروی کھۄتہٕ زیادٕ مشہوٗر تہٕ یِمنٕے دۄن پٮ۪ٹھ چھِ زیادٕ

تَوجوٗ لوٗکھ دِوان تہٕ لۄکٕٹۍ شُرۍ تہِ چھِ آسان کِرکَٹ گِنٛدان تہٕ فُٹ بال گِنٛدان تہٕ بٔڑۍ تہِ چھِ آسان کِرکَٹ گِنٛدان تہٕ فُٹ بال گِنٛدان تہٕ ہَر کٲنٛسہِ پٕلیر سُنٛد تہٕ ہر کُنہِ روٗلُک چھُ یِمَن پَے آسان تہٕ ہَر کُنہِ نَیہِ چیٖزُک یُس اَتھ مہ تبدیٖلی آسہِ آمُت تَمیُک تہِ چھُ یِمَن پَے آسان یِتھ کَنہٕ ییٚتہِ چھِ واریاہ تِم مشہوٗر سَپوٹٕس پٕلیر دِوا دھونی وِراٹھ کوہلی وِراٹھ کوہلی دھونی روحِت شَرم روحِت شرما نہٕ حظ رونالڈو